ہیٚلو السلام علیکُم وعلیکُم السَلام یہِ چھُو حظ سَجاد صٲب ڈی پی ایٚس پٮ۪ٹھ مےٚ حظ ٲسۍ بچہِ زٕ پَران اَمان بٔشیر باسط بٔشیراَکھ سٔتمہِ جمٲژ بیٛاکھ حظ چھِ پَران ٲٹھمہِ جَمٲژ عرضہٕ رژ اَکھ حظ ٲسٕم اَسہِ حظ اوس گَرِ تھوڑا فنٛکشن رَژھا اَکھ پَگاہ بۄدوارِ دۄہ وۄنۍ ٲسۍ یِمن دۄہن گَرِ تھوڑا اَہن حظ فنٛکشن بۄدوارِ دۄہ حظ چھِ فنٛکشن وۄنۍ چھِ یِمن ژنٛدٕروارِ پٮ۪ٹھ حظ تھوڑا کٲم وٲم گَرِ اَسہِ تہٕ یہِ حظ چھُم یہِ لیو حظ ضرورَت یِمن بَچن دۄن خٲطرٕ نَہ حظ ایٚکزام کٔژمہِ پٮ۪ٹھ ایٚکزام چھِنَہ حظ یِمن وُہمہِ پٮ۪ٹھ تیٖتس کالس حظ چھِ وۄنۍ اَہن حظ کَران حظ کَران حظ ژیٖر ژیٖر حظ کَران دۄہلہِ چھُکھ نَہ حظ کٲم چھُک کانٛہہ گَرِ بہٕ حظ چھُس کُنٕے زوٚنٕے گَرِ آسان اہن حظ سُہ کَتھ حظ چھِ چٲنۍ کَتھ تہِ حظ چھِ پوٚز پَرُن تہِ حظ چھُ یورٕ ضُروٗری مگر اَہن حظ سُہ حظ اوسُم وَنان آز چھِ یِم اَسہِ حظ ترٮ۪ن دۄہن ضرورَت ژنٛدٕروار بوٚموار بیٚیہِ بۄدوار اَہن حظ اَہن حظ اَہن حظ سۄ ہن حظ چھِ اَتھ چھُو حظ تیٚلہِ حظ رَٹن بہٕ اَکُے ہیٚو گَرِ یُس حظ چھُنَہ حظ عاسِم ٲٹھمہِ ہُنٛد ٲٹھمہِ چھُ پَران اَہن حظ تٔمِس چھُنہٕ حظ بوڈ سُہ سوزہن تیٚلہِ سُہ حظ چھُ ٹھیٖک مگر بۄدوارِ دۄہ حظ ہٮ۪کہِ نہٕ دۄیو منٛز کٕہٕنۍ یِتھ اَہن حظ اَہن بہٕ حظ وَنکھ سُہ کَتھ حظ چھِ ٹھیٖک مگر بۄدوارِ دۄہ حظ چھِ یِم دۄنوے دۄنوے حظ روزن گَرِ وَن حظ اَہن حظ آ بوٚڈ ہیٚو حظ چھُ کیتھانۍ آسان کَران کِتابن سۭتۍ مگر لۄکُٹ ہیٚو چھُنہٕ وٕنہِ خاص کِتابن کُن توجہ دِوان کِہیٖنۍ اَہن حظ ٹھیٖک حظ یِمن حظ گَژھہِ سُکوٗل منٛز تہِ وَنُن پَران ٲسِو ہُہ یہِ پرژھُن حظ گَژھکھ گَرِ کیٛاہ چھُو کَران ہُہ یہِ اَہن حظ ہُمِس حظ باسطس باسط بٔشیٖر یُس حظ سیٚونتھَس چھُ پَران ہُہ حظ عاصم بٔشیٖر سُہ حظ یی سُہ حظ ٲٹھمہِ بَس بُو بۄدوارِ دۄہ حظ بیٚہن یِم دۄنوے گَرِ

ہیے توتہِ حظ چھُ وَنُن یورٕ حظ تھوڑا کٲم بَس وۄنۍ چھِ حظ مطلب ییٚمِس حظ کَرٕنۍ پرنسپٕل صٲبس سۭتۍ کَتھ اَہن حظ نَہ حظ پوٚز چٲنۍ کَتھ حظ چھِ پوٚز وۄنۍ حظ چھِ ایٚکزام تہِ شُرٮ۪ن یورٕ مَہ چھُک گَرِ کانٛہہ بہٕ چھُس آسن دۄہس ڈیوٹی تَتہِ چھِنَہ حظ چیٖز ویٖز پیٚوان اَنٕنۍ ہُہ باقٕے چیٖز مٲج چھَک ییٚتہِ آسان کُنٕے زوٚنٕے اَہن حظ نَہ حظ یِمن گَژھہِ تُہۍ تہِ حظ ٲزہُکھ وَنان گَرِ کیٛاہ چھُو کَران کٲم سۄ حظ گَژھکھ چیٚک کَرٕنۍ کٲم چھِ یِم ٹھیٖک حظ چھُ